جَنرٔلی چھیٚس نہٕ بہٕ وُنہِ رَنان کِہیٖنۍ تہِ نہٕ مطلب وُنہِ چھیٚس نہٕ بہٕ کُکِنٛگ کَران کیٚنٛہہ مےٚ چھِ فی الحال وُنہِ گھرِکۍ وَنان کَر ژٕ پننِس ٲں سٹیڈیٖنٕے پٮ۪ٹھ فوکَس پَر ژٕ فی الحال وۄنۍ اگر بہٕ کُنہِ ساتہٕ چھیٚس رَنان بہٕ چھیٚس پوٗرٕ خیال تھاوان مطلب گیس زالہٕ اصٕل پٲٹھۍ گۄڈٕ وُچہِ کَرٕ یہِ مطلب یہِ کُنۍ کِنۍ ما چھِ لیٖک گژھان یا چاہے ہیٖٹَر آسہِ کُنۍ کِنۍ ما رَلہِ تار تٕژھ وٕژھ چھیٚس تھاوان اصٕل پٲٹھۍ توٚت لَگیٚم نہٕ کِہیٖنۍ تہِ نہٕ تیٖل چھیٚس ترٛاوان اصۭل پٲٹھۍ ٲں مطلب چھِکہٕ یُتھ نہٕ وۄتھیٚن کِہیٖنۍ تہِ نہٕ دَزٕ نہٕ کِہیٖنۍ مطلب پوٗرٕ یہِ چھیٚس تھاوان پَنٕنۍ پرٛاپَر یِم پرٛکاشَنٕز چھیٚس نِوان تہٕ تاکہِ مےٚ ہیٚکہِ نہٕ کُنہِ قٕسمُک یہِ ہارٕم وٲتِتھ کِہیٖنی